ہیٚلو اَسَلام وعلیکُم اَے اَہَن حظ اُویس صٲب چھُس ڈسٹرک بنٛڈٕپورِ پٮ۪ٹھ کیٛاہ أسۍ چھَا حظ کَتھ کَران ایجاز صٲبس سۭتۍ تۄہہِ چھُو تۄہہِ چھُو ایجاز صاب أتی بنٛڈٕ پورے چھِو تُہۍ تہِ روزان ایجاز صٲب تۄہہِ چھُو اٮ۪لکٹٕرشن ایجاز صٲب او تیٚلہِ اَصٕل گوٚو مےٚ چھُ بلکُل صحیح نبمر رلیومُت تیٚلہِ ایجاز صٲب مےٚ حظ اوس ایجاز صٲب گَرِ مےٚ ٲس گَرِ فِٹِنٛگ کرٕنۍ حظ ایجاز صٲب بلکُل اَسہِ مَکانس فِٹِنٛگ کَرٕنۍ اَتھ ؤنۍتَو مےٚ تُہۍ اٮ۪سٹِمیٹ مےٚ کوٗتاہ مِٹیٖرل چھُ اَنُن مےٚ کیٛاہ کیٛاہ مِٹیٖرل چھُ اَنُن تہٕ مےٚ کٲتاہ پۄنٛسہٕ لَگن یہِ ؤنِو تُہۍ مےٚ یِم کٔژ رۄپیہِ لَگن مےٚ اَتھ ایجاز صٲب مَکان چھُ اَسہِ أسۍ چھِ تقریٖبن ژتجی بَے دۄیہِ تٕرٛہ اَسہِ دوٚپ ہا مَکان چھُ اَکٕے پور أسۍ چھِ تھوڑا غریٖبٕے پَہَم تہٕ ایٚمہِ موٗجوٗب چھِ اَسہِ وۅنۍ اَکُے پور بنیومُت تیٛوٗت گُزارٕ چھُنہٕ کیٚنٛہہ دوٚیمِس پورس سُمب یَتھ چھِ اَسہِ حظ اَسہِ کمرٕ ژور بیٚیہِ چھُس کِچن تہٕ باتھ روٗم کِچن چھُ اَتھ مگر بِلکُل سیوٚد کِچن کٔرۍہوٗس سُہ چھُ اَتھ تھوڑا ہایڈسٕے کٔڈمٕژ مکانس سۭتۍ چھِ لب چھِ سٍتۍ سٍتۍ مگر چھَس سایڈس کٔڈِتھ ہے ایجاج صٲب مےٚ نہَ حظ لٔگی نہٕ مکان بناونس ژور لچھ تۄہہِ چھُو وَنان فِٹِنٛگ لاگنس ہا یوٗت یے طوٗفاناہ گوٚو ہے تۄہہِ چھُو حظ وَنان مطلب تۄہہِ أنِو تیٚلہِ سامان پانَے تُہۍ چھِو مطلب تُہنٛد مقصد چھا کہِ تُہۍ أنِو سامان پانَے تُہۍ چھُوا یِمن ژورن لچھن منٛز مِٹیٖرل پانَے اَنان مےٚ ون حظ ژٕ ایجاز صٲب اگر بہٕ مٹیٖرل پانَے اَنہٕ تۄہہِ کوٗتاہ موٚزوٗر ہیٚیِو مےٚ ڈۅڈ ہتھ گوٚو ایجاب صٲب وارِیاہ ہُپٲرۍ چھُ مِٹیٖرل تہِ اَنُن تۄہہِ چھَو پےَ یورٕ چھِ غریٖب سُنٛد گُزارا چھُنہٕ کیٚنٛہہ ایجاز صٲب مےٚ ؤنۍتو تُہۍ یہِ کَتھ اَکھ یُس تۄہہِ یہِ وَنان چھُو یہِ مٹیٖرل کٕتِس تانۍ یِیہِ مےٚ ایجاز صٲب اگر بہٕ پانے انہٕ نا یہِ مِٹیٖرل لچھس تُہنٛد کوٗتاہ کھسہِ موٚزوٗرۍ تُہنٛد کھسن موٚزوٗرۍ یِہَے رۄپیہِ دَہ تِٕرٛساس تانۍ کِنۍ زیادٕ کَھسہِ